اننت ناگ ڈِسٹِرکَس منٛز یِم زَن سیروتفریح ہِنٛز اٮ۪کٹوِٹیٖز چھِ تِم چھِ یہِ کہ لُکھ چھِ رٮ۪تہٕ کٲلِس منٛز پہلگام گژھان اٮ۪کٕسکَرشَن تَتہِ چھِ آبہٕ کۄل تَتہِ چھِ پارکہٕ تہٕ تَتہِ چھِ تِم قۄدرَت کیوٚ نَظارو نِش لطف اندوز گژھان تِم چھِ بَڑٕ زبردست تَتہِ چھُ بڑٕ زبردست تَتہِ چھُ رَش آسان لُکَن ہُنٛد اَتھ سیٖزنَس منٛز خاص کر یُس زَن سَمَر سیٖزَن چھُ اَمہِ مٔزیٖد چھِ یِم زَن لۄکٕٹۍ لٔڑکہٕ چھِ تِم چھِ فُٹ بال گِنٛدان تِم چھِ کِرٛکَٹ گِنٛدان تِم چھِ باقٕے باقٕے گیمہٕ گِنٛدان لوکَل مٲدانَن منٛز تہِ یا ڈِسٹرکَس منٛز یِم زَن ناموَر مٲدان چھِ تِمَن منٛز اَس چھُ ڈِسٹرکَس ناموَر مٲدان سپوٹٕس سِٹیڈیَم اننت ناگ اِنڈور سِٹیڈیَم یُس زَن تازٕ تازَے بَنیوٚ ویٚجبیٛٲرِس منٛز اِنڈور سِٹیڈیَم تور چھِ تِم ڈِفرنٛٹ سپوٹٕس گِنٛدنہِ گَژھان تہٕ تَمہِ سۭتۍ چھِ تِم اگر تِم بور آسان گٔمٕتۍ تَمہِ سۭتۍ چھِ تِم تھوڑا رِلٮ۪کس گژھان اَمہِ مٔزیٖد چھِ تِم اَمہِ مٔزیٖد چھِ بیٚیہِ وَندَس منٛز چھِ گژھان یہِ ہا یہِ سِکِنٛگ چھِ گژھان یا رٮ۪تہٕ کٲلِس منٛز چھِ ٹرٛیکِنٛگ خٲطرٕ گژھان آڑو ہیوٚر چھِ کھَسان لٔڑکہٕ اگر یِم بور گژھان رِلٮ۪کس کَرنہِ خٲطرٕ چھِ یِم ٹرٛیکِنٛگ گژھان یا کٮ۪مپِنٛگ چھِ یِم کَران ڈِفرنٛٹ جایَن نُن وَنان چھِ یِم کَران کٮ۪مپِنٛگ یا یِم چھِ پہلگامَس منٛز تہِ کَران کٮ۪مپِنٛگ یِم چھِ مین رِکِرٛیشنَل اٮ۪کٹٕوِٹیٖز یا سیروتفریح ہِنٛز اٮ۪کٹٕوِٹی وَنَو أسۍ تہٕ یِمہٕ یِمہٕ بیٚیہِ چھِ ییٚتہِ مۄغل گاڑَن تہِ واریاہ اِسلام آباد ڈِسٹرکَس منٛز تہٕ یور زَن لُکھ گژھان چھِ سیروتفریح خٲطرٕ